اگر بہٕ اتھ کارٕ بارس منٛز کٔتھ کَرٕ یِم گۄڈٕنِکۍ موبایِل ٲسۍ تِم کیٖپیڈ وٲلۍ ٲسۍ لۄکٕٹۍ موبایل یِوان تِمن منٛز اوس صرِف مےٚ باسان اَکُے فنکشن اکٕے کٲم ٲسۍ تِم کران سُہ گٔیے فون ہیٚکہٕ ہاو تِمو پٮ۪ٹھ کٔرِتھ بس زن اوس نہٕ تِمن بیٚیہِ کانٛہہ فنٛکشَنٕے کانٛہہ کٲمٕے مگر یِم آزٕ فون چھُ اتھ چھِ تیٖتیٛاہ فنکشن کہِ اِنسان چھُ نہٕ ہیکان مطلب چلو کانٛہہ آسہِ کٲنسہِ آسہِ پرُن سُہ ہیٚکہِ اَمہِ پٮ۪ٹھ پٔرِتھ کٲنسہِ آسہِ فون کرُن سُہ ہیٚکہِ اَمہِ پٮ۪ٹھ کٔرِتھ کٲنسہِ آسہِ ویٖڈیو کال کرٕنۍ سُہ ہیٚکہِ اَمہِ پٮ۪ٹھ کٔرِتھ اِنسان اگر دوٗر تہِ آسہِ گرِکٮ۪ن نِش مگر سُہ تٔمِس چھِ توتہِ ویٖڈیو کال چھُ باسان کہِ نہ بہٕ چھُس نزدیٖکھٕے گرِکٮ۪ن تہٕ یِتھَے کٔنۍ چھُ مثال کے طور پر آ أسۍ چھِ تقریباً بہٕ چھُس ترٛاوان زٕ ہتھ تہٕ نمنمتھ وول رِچارٕج بیٚیہِ چھُ جِیو سِم